گۄڈنِچ کَتھ یُس حظ یہِ سٲنۍ کَشمیٖری لنٛگویج چھِ أسۍ حظ چھِ اَتھ وَنان اَتھ چھِنہٕ وَنان کَشمیٖری کینٛہہ أسۍ چھِ اَتھ کٲشِر پٲٹھۍ وَنان کٲشُر اَتھ چھِ وَنان کٲشُر یہِ حظ چھِ اَکھ مطلب یہِ چھِنہٕ ییٚتہِ ٲسمٕژ اَصلی کِہیٖنۍ تہِ نہٕ اَمیُک آرِجَن چھِ اَصلی مطلب یہِ چھِ وُجوٗدَس منٛز آمٕژ ییٚتہِ سَنسکرت زبانہِ سۭتۍ اَصلی تِم یۄس کَشمیٖری چھِ یہِ چھِ اِنڈو ایرین لنٛگویج ٲسمٕژ پرانہِ وَنان اَتھ مگر پَتہٕ پیٚو اَتھ ناو کَشمیٖری یہِ حظ چھِ وٕنکٮ۪ن مطلب سٲرسٕے منٛز پھٔہلِتھ ساوُتھ ویٚسٹَس منٛز حظ اوس اَمیُک یہِ یُس حظ ساوُتھ ویسٹ ویلی اَکھ چھِ تَتہِ چھِ کِشتوار ویلی اَکھ تَتی حظ چھِ اَصلی حس یہِ تورچی لَنٛگویج پہٕ آیہِ یکُن واریاہ سانہِ لنٛگویج منٛز چھِ سٲنۍ کَشمیٖری لَنٛگویج یُس چھُ یہِ چھُ واریاہ زیادٕ اَصٕل لنٛگویج وٕ گوٚو آز کَل چھِنہٕ زیادٕ کشمری لنٛگویج یِوان یوٗز کَرنہٕ کِہیٖنۍ تِنہٕ کیاز آز چھِ سٲری اِنٛگلِش اِنٛگلِش کٲشوٗ تہٕ اُردو کَران کیازِ سانہِ لنٛگویج چھِنہٕ خاص ایوٕنۍ مگر مےٚ چھُس میون یوٚتامَتھ میون اَتھ پٮ۪ٹھ چھِ مطلب مےٚ چھُ کوٚرمُت اَتھ پٮ۪ٹھ تقاض سٲنۍ کٲشِر زبان چھِ واریاہ زیادٕ مٔدٕر سٲنۍ کٲشِر زبان چھِ واریاہ یِتھ کَنَن سٲری چھِ اُردوٗوَس منٛز چھِ وَنان پانی یا باقٕے باقٕے چیٖز چھِ سٲنِس منٛز چھِ وَنان آب آب مطلب گوٚو تریش سٲ ییٚمہِ سۭتۍ سون دِلہٕ شہلان چھِ سٲنۍ کٲشِر زَبانہِ منٛز چھِ واریاہ واریاہ یِم اَصٕل مطلب زَبان چھِ یہِ واریاہ زیادٕ اَصٕل زَبان چھِ یہِ اَتھ منٛز چھِ واریاہ فٲیدٕ اَتھ سانہِ زَبانہِ منٛز اَگر یہِ سٲری یوٗز کَرَان کیازِ پَنٕنۍ زَبان چھِ پَنٕنۍ ماجہِ زبان چھِ یہِ یہِ گَژھِ نہٕ مٔشراوان یہِ کِہیٖنۍ تہِ نہٕ بیٚیہِ چھِ سٲنۍ کٲشِر زَبان یہِ چھِ مطلب واریاہ زیادٕ خوٗبصوٗرت زَبان اَکھ سانہِ سٲنِس یَتھ کَشمیٖرَس منٛز یہِ چھِنہٕ مطلب أسۍ چھِ کَران کٲشُر یہِ چھِ اَکہِ سایڈٕ مطلب یِم چھِ اگر کَپوارٕکۍ آسَن تِم کَرَن پَنُن کٲشُر تِمَن چھِ کٲشُر گژھان کہتامَتھ گژھان أسۍ چھِ پَنٕنۍ کِنۍ کَران اَکھ کٲشُر کم کَران بیکھ یا بَٹہٕ تہِ چھِ أڑۍ کٲشُر کَران أسۍ وَنو نہٕ کِہیٖنۍ ننہٕ کٲشر حظ چھِ کٲشِر کَران بَٹہٕ تہِ چھِ کٲشُر کَران تِمَن ہُنٛد کٲشُر کَرنُک طٔریٖقہٕ تہٕ سون کٲشُر کَرنُک طٔریٖقہٕ چھُ واریاہ مطلب بہٕ چھَس وَنان مگر سون کٲشُر لنٛگویج چھِ یہِ چھُ واریاہ زیادٕ بییوٹِفُل بیٚیہِ چھِ اَتھ منٛز واریاہ زیادٕ اَصٕل مطلب یہِ چھُ اہمیت واریاہ زیادٕ سانہِ خٲطرٕ تھاوان